ہیٚلو وعلیکُم السَلام اَلسلامُ علیکُم اہن حظ تُہۍ چھُو حظ ٹھیٖک صحت چھا حظ ٹھیٖک الحمدُ للہ ٹھیٖک اہن حظ اۭں اہن حظ اۭں ٹھیٖک کٔرِو حکم باجرِ پھیرا پَنٛژاہ شیٹھ صحیٖح بنیٛن نا اہن حظ بنیٚن چھِ یِہٲے کٲمٕے کران اہن حظ سۄے آسہِ ٹھیٖک چھا نا آسان اہن حظ سۄے بَنہِ ریٹ حظ گژھان تِمٔے شےٚ ساس رۄپییہِ تۄہہِ آسوٕ تٔمۍ ووٚنمُت تہِ شےٚ ساس حظ ولہٕ پَتہٕ کَرہوس اورٕ یور کیٚنٛہہ اکھ ہَتھ تٕرہ فُٹ تانۍ آسیٚن وُہ گاڑِ ہا ولہٕ وُہ گاڑِ نِیو تِمٔے وُہ گاڑِ بھرنُے یوت گاڑِ اَدٕ حظ ٹھیٖک چھُ ادٕ حظ